السلام عليكم ورحمة الله وبركاته أسۍ ہسا چھِ ییٚتہِ کٔشیٖرِ منٛز روزان ییٚتہِ ہسا چھِ ہر کانٛہہ ذات روزان بٹہٕ تہِ سِکھ تہِ مسلمان تہِ یِکھ جوتس منٛز روزان ییٚتہِ ہسا چھُ امُن واریاہ صاف ییٚلہِ اسہِ أمۍ سُنٛد دۄہ چھُ آسان یُس اسہِ ؤلۍ آسان أمۍ سُنٛد دۄہ چھُ آسان أسۍ ہسا چھِ تتھ وۄرُس ونان تمہِ دۄہ ہسا چھِ تور سٲری یِوان سٲری کمیونٹی یِوان سکھ تہِ ہسا بٹ تہِ ہسا مُسلمان تہِ ہسا أسۍ ہسا چھِ اصل پٲٹھۍ روزان تہِ مناوان یِم تیہوار اصل پٲٹھۍ خۄش تہٕ خۄش حال اسہِ ہسا چھِ تمہِ دۄہ واریاہ خرچہٕ گژھان أسۍ ہسا چھِ رشتہٕ دارن تہِ وانان ہمساین تہِ ونان تتہِ ہسا چھِ تمہِ دۄہ اصل مٲلہٕ آسان ییٚمہ سۭتۍ سٲری خۄش تہٕ خۄش حال گژھان چھِ بیٚیہِ ہسا چھِ امہِ دۄہ اکھ اجتماع کران أسۍ یِم زن اسہِ دیٖنٕچ دعوت چھِ دِوان تہٕ واز تہٕ واز خٲنی کران بیٚیہِ ہسا شب خٲنی کران امہِ دۄہ بیٚیہِ از رو ذکر اذکار کران امہِ دۄہ